اہَن حظ یہِ چھِ پوٚز کَتھ کہِ أزکۍ شُرۍ حظ چھِ زیادٕ میٚکسِمَم کَران موبایِل گیمزَن پٮ۪ٹھ زیادٕ آسان أسۍ آسان صُبحس منٛزٕ دۄہَس منٛزٕ آسان تِم موبایِلَس پٮ۪ٹھٕے گیمٕز گِنٛدان مےٚ سا یہِ چھُ باسان یہِ چھِنہٕ ٹھیٖک آسان أکِس بَچہِ سٕنٛدِ خٲطرٕ کِہیٖنۍ تَمہِ کھۄتہٕ اَصٕل ہَسا چھِ اگرَے تِم پرٛیکٹِکٔلی گِنٛدَن گیم نٮ۪برٕکَنۍ مثلاً کِرکَٹ چھِ والی بال چھِ یا گِندان اورٕ یورٕ موبایِلَس کُن گوژھ دیُٚن کَم ٹایم یِمَن شُرٮ۪ن کیٛازِکہِ اَمہِ سۭتۍ ہَسا چھِ اَمہِ سۭتۍ چھِ یِم فِزِکلی گژھان سُہ فِٹ کِہیٖنۍ یُس یِم نٮ۪برِم گیم چھِ آسان آوُٹ ڈور گیمٕز تَمہِ سۭتۍ ہَسا چھِ روزان اِنسان یا شُر اگر بَچہِ چھِ روزان یہِ چھُ روزان فِٹ فِزِکٔلی فِٹ یا مینٹٔلی تہِ چھِ اَمہِ سۭتۍ روزان یہِ واریاہ اَصٕل بیٚیہِ حظ یِم سکوٗلَن منٛز گژھِ یِم حظ ٹیٖچَرٕس یِم چھِ یِمَن پَزِ سٹوٗڈَنٹَن وَنُن کہِ موبایِل گیمٕز گژھِ نہٕ گِندٕنۍ زیادٕ کینٛہہ کیٛازِکہِ تِمَن گژھِ پیٖرَڈٕس تھَوٕنۍ یِم پرٛکٹِکلی آسان گِندان نٮ۪برٕکٔنۍ تِمہِ سۭتۍ ہَسا چھِ واریاہ اَصٕل بَچہِ سٕنٛدۍ خٲطرٕ سۄ گیم ہسا چھِ واریاہ اَصٕل یۄس فِزِکٔلی تہٕ مینٹٔلی شُرِس ٹھیٖک تھَیہِ